اَگر أسۍ وٕچھو کٔشیٖرِ منٛز چھِ واریاہ زیادٕ شٲعِر تہٕ بیٚیہِ لِکھکھ آمٕتۍ لَبنہٕ یَتھ منٛز مہجوٗر غلام نبی رَنٛگ باز تہٕ حبہٕ خوتوٗن شیخ العالم تہٕ بیترِ چھِ یِوان لَبنہٕ اَگر أسۍ یِہِنٛدِ کامہِ ہِنٛز کَتھ کَرَو یُس یِمَو لیوٚکھمُت چھُ سُہ چھُ واریاہ محبتُک سبق مِلژارُک سبق دۄہ کھۄ دۄہ یہِ گژھان چھِ سوسایٹی منٛز یہِ گژھان چھِ سماجَس منٛز سُہ چھُ تَتھ تہِ ہَے لایِٹ کران اگر أسۍ مہجوٗر سٕنٛز کَتھ کَرو مہجوٗر سُنٛد چھِ اَکھ رُت کلام یَتھ منٛز سُہ وَنان چھُ شکلہِ چھُس اِنسان تَے اِنسانِیَت نِش بے خبر صاحِبو سَتھ چھَم مےٚ چٲنی وَتھ مےٚ اَصلٕچ ہاوتَم یَتھ منٛز چھُ سُہ وَنان سِمپٕلی کہِ اگر ہسا بہٕ اِنسان چھُس مگر مےٚ چھَنہٕ اِنسٲنِیَتٕچ پَتَہ کِہیٖنۍ تہٕ میون اِنسان آسُن تہٕ نَہ آسٕنۍ چھِ تیٚلہِ ہِشی کَتھاہ مہجوٗر چھِ ییٚتہِ نَس وَنان زِ اَگر کانٛہہ اِنسان آسہِ شَکلہِ آسہِ سُہ اِنسان مگر اِنسانِیَت آسہِ نہٕ تٔمِس منٛز کِہیٖنۍ تیٚلہِ تٔمۍ سُنٛد اِنسان آسُن تہٕ نَہ آسٕنۍ چھِ ہشی کَتھاہ تہٕ بیٚیہِ چھِ سُہ وَنان ییٚتہِ نَس اگر زِ بہٕ کَم تٔریٖن اِنسان چھُس مےٚ منٛز چھُ غلطیَن ہُنٛد اَکھ اَمبار یہِ ہسا چھِ سورٕے پروَردِگارَس تام یہِ چھُ تٔمۍسٕے تام زِ سُہ ہایہِ مےٚ اَکھ رٔت وَتھ تہٕ بہٕ کیٛاہ سا کَرٕ بہٕ ہسا بَنہٕ اَکھ نیک اِنسان تہٕ ییٚتہِ نَس چھُ سُہ اَمہِ کُے نیکی ہُنٛد پَزرُک مِلژارُک بٲے چارُک اَکہِ رٕژِ وَتہِ ہٕنٛز سبق دِوان ییٚلہِ أسۍ وٕچھان چھِ حبہٕ خوتوٗن حبہٕ خوتوٗن ہٕنٛز کہانی چھِ پوٗرٕ کٔشیٖرِ منٛز مہشوٗر کٔشیٖرِ منٛز نہٕ کیٚنٛہہ یہِ چھِ پوٗرٕ دُنیاہَس منٛز مہشوٗر حبہٕ خوتوٗن حبہٕ خوتوٗنۍ ہِنٛدِس ناوَس پٮ۪ٹھ چھِ آمُت اَکھ پہاڑ تہِ گُریسَس منٛز تھاونہٕ أکِس پہاڑَس تہِ چھِ حبہٕ خوتوٗنۍ ہُنٛد ناو اَسہِ آمُت تھاونہٕ یِتھ کٔنۍ أسۍ وٕچھان چھِ یُس ہسا حبہ خوتوٗن ٲس سۄ ہسا ٲس یوٗسُف شاہہِ شَک سٕنٛز گَرٕ واجِنۍ یُتھُے یوٗسُف شاہہِ شَک کورُکھ بَنٛد تہٕ سۄ ہسا گٔے تٔمۍ سٕنٛدِس محبَتَس منٛز گٔے سۄ پاگَل تہٕ تَمہِ پتہٕ لٲگۍ تٔمۍ پَنٕنۍ لِکھ لٮ۪کھٕنۍ تہٕ یَتھ منٛز سُہ وَنان ٲس شعر ٲس لٮ۪کھان یا یَتھ منٛز سُہ واریاہ کیٚنٛہہ ٲس لٮ۪کھان یہِ تہِ چھِ یِوان وَنٛنہٕ زِ یُس ہسا حبہٕ خوتوٗن ٲس حبہٕ خوتوٗن ہسا ٲس اَکھ نیک بُزرَگ تہٕ یہِ تٔمۍ سٕنٛدِس یُس تٔمِس مزہب اوس تَتھ پٮ۪ٹھ چھِ وٕنۍ تہِ سوال یِوان کرنہٕ زِ حبہٕ خوتوٗن یُس ہسا مزہب اوس سُہ ہسا چھِ ٲسمٕژ لٮ۪کھان مطلب سُہ چھِ دُشوٕنی مزہبَن ہیٚندٮ۪ن تہٕ مُسَلمانَن دِوان ٲسمٕژ سیم درجہٕ یِتھَے کٔنۍ اَگر أسۍ وٕچھان چھِ لَل دٮ۪د یۄس ہسا لَل دٮ۪د چھِ تٔمِس چھِ أسۍ بیٛاکھ ناو وَنان لَل آشؤری تہِ لَل دٮ۪د یُس ہسا ٲس سۄ ہسا چھِ وۄنۍ دَپان لَل دٮ۪د یُتھُے یہِ ظُلُم آو کرنہٕ سۄ ہسا آیہِ دَوان دَوان تہٕ سُہ گٔیے کانٛدرَس نِش تہِ یہِ کانٛدرَس اوس توٚنٛدرٕ یَلَے تہٕ تٔمۍ لَگٲو توٚنٛدرَس منٛز وۄٹھ دَپان یُتھُے تَتھ توٚنٛدرَس پَتہٕ پٮ۪ٹھٕ ٹھانٛڈ کھوٗلُک تَتھ توٚنٛدرَس اوس بنیومُت تَتہِ ہسا ٲسۍ تَتھ منٛز ہسا ٲسۍ گُلابٕے یٲتۍ یِتھَے کٔنۍ چھِ أسۍ وَنان لَل دٮ۪د یۄس ہسا چھِ یہِ ہسا چھِ شٲعری منٛز یِوان موج مانٛنہٕ شیخ العالمہٕ سٕنٛز تہٕ شیخ العالم یُس ہسا اوس سُہ ہسا چھِ صوٗفی بُزرَگ یُس ہسا کٔشیٖرِ منٛز چھِ یِوان مانٛنہٕ یُس ہسا علم دار چھِ تٔمِس بیٛاکھ ناو یعنی یُتھُے قیامتُک دۄہ آسہِ تٔمۍسٕے ہتھا آ تٔمۍ سِنٛدۍ سٕے اَتھَس منٛز ہسا آسہِ سارنی صوٗفی سینٛٹَن ہٕنٛز علَم تہٕ سٲری بُزرَگ آسَن تٔتھۍ عَلمہِ تَل یِوان لَبنہٕ تہٕ سُہ یُس ہسا شیخ العالمٕنۍ کلام چھِ تَتھ منٛز ہسا چھِ مِلژار بٲے چار اَکھ سِمپٕل لایفہِ ہُنٛد کَنٛسٮ۪پٹ آمُت دِنہٕ بیٚیہِ پرٛٮ۪تھ کانٛہہ کٲم گژھِ یِن وقتَس پٮ۪ٹھ کرنہٕ تَمیُک سبق آمُت دِنہٕ تہٕ یُس ہسا کیٛاہ چھِ اَتھ وَنان شیخ العالم چھِ شیخ العالمہٕ سٕنٛدۍ واکھ یُس ہسا چھِ یُتھ تٔمۍ لیٚکھمٕتۍ چھِ تٔمۍ سٕنٛدۍ لہہ یِم ہسا شعر چھِ تِمَن ہسا چھُ یِوان ییٖژاہ ترجیع دِنہٕ زِ تِم ہسا چھِ دَپان سُہ ہسا چھِ کٲشُر تَرجُم قُرانُک آمُت کرنہٕ تہٕ ییٚلہِ أسۍ وٕچھان چھِ شیخ العالمہٕ سُنٛد سبق سُہ ہسا چھِ بِلکُل رَلان قُران کِس درسَس سۭتۍ تہٕ تَمہِ ٹایپُک سبق ہسا چھِ سُہ یَتھ منٛز بٲے چار اَکھ سِمپٕل لایِف نہٕ زیادٕ کَمپٕلٮ۪کسٹی نہٕ باقٕے چیٖز یِوان لَبنہٕ سُہ ہسا چھِ تمام مزہب کٮ۪ن لوٗکَن دَپان تُہۍ بِہِو اَکھ أکِس سۭتۍ مِلژار سان بٲے چاے سان یِکوَٹہٕ بِہِو تاکہِ کانٛہہ فِتنہٕ فساد آسہِ نہٕ یَتھ سماجَس منٛز سٲری آسَن اَکھ أکِس سۭتۍ بیٚیہِ ہسا چھِ سُہ یُنِٹی ہٕنٛدۍ یعنی یَکجٲتی ہُنٛد سبق ہسا چھِ تٔمۍ دیُتمُت تٔمۍ ہسا چھِ ووٚنمُت سٲری سَمہو أکۍسٕے رَزِ لَمہو اَدِ نا کَہَن راوِہا گاو اَمیُک مطلب گوٚو اگر أسۍ سٲری یِکوَٹہٕ سَمہو پَتہٕ کَرہو أکۍسٕے سبقَس پٮ۪ٹھ فوکَس أکۍسٕے چیٖزَس پٮ۪ٹھ کَرہو فوکَس اَسہِ ہسا کَرٕہَن نہٕ مطلب اَسہِ ہیٚکہِ ہا نہٕ بیٛاکھ پوٗشِتھ کِہیٖنۍ یِتھ کٔنۍ أسی وَنان چھُ آزٲدی دوران ڈِوایِڈ اینٛڈ روٗل گوٚو یَتھ کٔشیٖرِ یِم سارسی ہِنٛدوستانَس منٛز یِتھَے کٔنۍ اگر أسۍ وٕچھو یِتھَے کٔنۍ چھِ ییٚتہِ نَس وَنان شیخ العالم اگرَے سٲری یِکوَٹہٕ روزہو ہِنٛد مُسلمان سِک یا ڈوگرٕ عیٖسٲے یِم کَرہو نہٕ کیٚنٛہہ سٲری روزہو اَکھ أکِس سۭتۍ اِنسٲنِیَتُک اَکھ مزہَب نِمہو سٲری لَمہو أکۍسٕے رَزِ أکۍسٕے یَتھ عَلمہِ تَل روزہو اَسہِ ہیٚکہِ ہا نہٕ کانٛہہ اورٕ یورٕ کٔرِتھ سٲنِس مطلب یَتھ سماجَس ہیٚکہِ ہا نہٕ کانٛہہ بِگڑٲیِتھ کانٛہہ ہیٚکہِ ہا نہٕ منٛزٕ گیپ کٔڑِتھ تہٕ اَسہِ دوٗر دوٗر اَلگ کٔرِتھ یِتھ کٔنۍ چھِ أسۍ وٕچھان یِم ہسا کٲشٕر شٲعِر چھِ کٲشرٮ۪ن شٲعرَن ہُنٛد یُس ہسا یہِ چھِ یہِ تِمَو لیوٚکھمُت چھِ سُہ ہسا چھِ واریاہ بہتریٖن یِتھَے کٔنۍ ہسا چھِ اَسہِ بیٛاکھ اَکھ شٲعِر وٕچھان ییٚمِس أسۍ وَنان چھِ آگاہ شاہِد تٔمۍ ہسا یُس ہسا تٔمۍ سُنٛد سبق تہِ چھِ سُہ ہسا چھِ اِنٛگلِشَس منٛز آمُت لٮ۪کھنہٕ مگر یُس تٔمۍ سُنٛد سبق چھِ سُہ ہسا چھِ دُنیاہَس منٛز فیمَس وٕنۍکٮ۪نَس سُہ ہسا چھِ یِوان وٲلڈٕ وایِڈ لٮ۪ولہِ پٮ۪ٹھ پَرنہٕ وٕنۍکٮ۪نَس